ییٚلہِ بہٕ پَننِس مٲلِس سۭتۍ چھُس کٲم کَران اور مے چھِ باسان امہِ ساتہٕ یہِ کٲم کَرٕنۍ واریاہ مُشکِل خاص کر ییٚمہِ ساتہٕ أسۍ گَرَس منٛز ذٔمیٖندٲری چھِ آسان کَران اور پَتہٕ چھُس بہٕ پَننٮ۪ن یارَن دَپان مے کٔرِو تُہۍ تھوڑا مَدد تُہُنٛد مَدد نِتھ چھُس بہٕ یہِ کٲم آرام سان حَل کَران بیٚیہ کَم ٹایِمَس منٛز